ہیلو اَسَلام علیکُم وعلیکُم اسَلام ؤنِو حظ جِناب اہن حظ ٹھیٖک تُہۍ چھُ ٹھیٖک اہن حظ بُرہان صٲب چھِ بالکل بالکل او حظ چَلاوَان ٲسۍ ایکچُؤلی اَسہِ حظ ٲس تھوڑا اَتھ منٛز اوس بَسہِ منٛز حظ پیشَنٹ اَکھ تہٕ تَوٕے موٗجوٗب اوس ایمَرجَنسی أمِس اوس تھوڑا ہاٹَس ٲس أمِس کیاتھام اِشوٗ آمُت تہٕ أمۍ سٕنٛدۍ گَرِکۍ ٲسۍ مِنَت کَران بار تہٕ بار کہ تُہۍ پٔکِو تھوڑا تیز پَہمَتھ تہٕ یہِ گژھِ واتُن موقَس پٮ۪ٹھ ہاسپِٹَل تِمَن اوس شَک أمِس ہَسا چھِ آمُت ہاٹ اَٹیک تہٕ تَوٕے موٗجوٗب پَچاوُس بہٕ پَتہٕ تیز پَہَم مےٚ دوٚپ یہِ گژھِ واتُن ٹایمَس پٮ۪ٹھ اور ہاسپِٹَل تہٕ أمِس گژھِ نہٕ ہٮ۪کٕنۍ ڈیتھ گٔژھتھ گاڑِ منٛزٕے کینٛہہ تہٕ تَمہِ آے یہِ اوس سیٖریَس تھوڑا اِشوٗ نا تَوٕے موٗجوٗب ہَسا پٔکۍ أسۍ تھوڑا تیز پَہَم اَسہِ دوٚپ یہِ گژھِ نہٕ مَرُن کینٛہہ بالکل حظ بل بالکل بالکل اَمہِ خٲطرٕ چھِ أسۍ معزرَت کَران حظ کَمپٕلینٹ حظ کٔرِتھ بالکل أسۍ چھُ تۄہہِ بالکل بالکل أسۍ چھُ تۄہہِ معٲفی منٛگَان أسۍ نہ حظ چَلاہو بارِدُبارٕ اَمہِ آے گٲڑۍ کینٛہہ تہٕ باقٕے سۄ گٔیے تُہٕنٛز مہربٲنی اگر تُہۍ کَمپٕلینٛٹ پَنٕنۍ واپَس نِیِو او حظ بالکل بالکل تُلِو حظ وۄنۍ گٔیے معٲفی تہٕ باردُبارٕ أسۍ کَرو نہٕ اَمہِ آے کِہیٖنۍ تُلِو کینٛہہ چھُنہٕ مَسلہٕ اَدٕ حظ اَدٕ حظ اَسَلام علیکُم